اۭں بہٕ چھَس ہمیشہِ وٕچھان کہِ ییٚلہِ ٹٮ۪کنالجی ساینَس مٮ۪ڈِکَل ٹٮ۪کنالجی چھِ پَرَن یا مٮ۪تھَمٮ۪ٹِکٕس کانٛہہ چھِ آسان کُنہِ ساتہٕ چھِ آسان گَرِ کینٛہہ حساب کَرُن کُنہِ ساتہٕ چھِ آسان اَسہِ گَرِ مَکان چھُ آسان بَناوُن تَتھ چھِ یِتھَے پٲٹھۍ اَتھ کٔرِو میجَرمٮ۪نٛٹ تہٕ تَمہِ ساتہٕ چھِ باسان نَہ بہٕ ہیٚچھِ ہا مٮ۪تھَمِٹِکٕس بہٕ ہیٚچھِ ہا یہِ حساب یہِ پٕلَس ماینَس یہِ ہیٚچھِ ہا بہٕ واریاہ زیادٕ اَتھ منٛز وٕچھٕ ہا بہٕ کِتھ کَنۍ چھِ کَران یِم رٮ۪کٹرٛینٛگلز سُکیر یِم کِتھ کَنۍ چھِ کَران تہٕ مٮ۪ڈِکَل ساینَس منٛز چھِ أسۍ وٕچھان کہِ ییٚلہِ أسۍ ہسپَتال تَتہِ چھِ آسان أسۍ بٔڑۍ بٔڑۍ مِشیٖن چھِ آسان یِمَن ٹٮ۪سٹ چھِ تَتہِ چھِ اِنسان دَپان نَہ بہٕ وٕچھ ہا یِم کِتھ کٔٹھۍ چھِ یِم ٹٮ۪سٹ کَران پَتہٕ ییٚلہِ یِہُنٛد اَسہِ رِپوٹ چھِ میلان اَسہِ کِتھ کٔٹھۍ تَرِ فکرِ یِم چھےٚ ٹھیٖک چھےٚ غلط چھےٚ تہٕ تَمہِ ساتہٕ بیٚیہِ باقی تہِ یِم آسان چھِ اَسہِ مٮ۪ڈِکَلَس منٛز لایِک کہِ اَگر أسۍ وَنو کہِ کُنہِ کانٛہہ چھُ آسان بٮ۪مار أمِس چھُ یہِ دوا أسۍ چھِ وٕچھان کہِ اَگر أسۍ یہِ دوا کھٮ۪مو اَمہِ سۭتۍ کیٛاہ گژھِ اَسہِ اَمہِ سۭتۍ چھُ ہُہ سایِڈ اِفٮ۪کٹ گژھان کہِ أسۍ چھِ دَپان نَہ وا أسۍ ہیٚچھِ ہاو یِم طریٖقہ تہٕ بیٚیہِ چھِ ساینَسَس واریاہ ڈٮ۪ولَپمٮ۪نٛٹ کٔرمٕژ مطلب دُنیاہَس منٛز کہِ أسۍ چھِ دَپان اِنسان گژھَن ماٹِویٹ أسۍ وٕچھِ ہاو یہِ کِتھ کٔٹھۍ کٔرۍ یِمو ساینٹِسٹو یِمو کیٛاہ کوٚر اَتھ پَتہٕ کِتھ کوٚر یِمو تہٕ اِتھ کٔٹھ چھِ أسۍ ماٹِویشَن نَہ أسۍ تہِ ہیٚچھِ ہاو واریاہ کیٚنٛہہ تھوڑا بہت تہٕ أسۍ تہِ ہیٚچھ ہاو أسۍ وٕچھ ہاو یہِ کِتھ اَتھ کِتھ کٔٹھۍ چھِ ڈٮ۪ولَپمٮ۪نٛٹ گژھان تہٕ کیٛاہ چھُ گہ